اسلام علیکُم وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ اَہَن حظ شُکُر خۄدایَس کُن گَرِ چھا سٲری ٹھیٖک بہٕ حظ اوسُس ییٚتی بیٚیہِ جایہِ کامہِ اورے آوُس

نہ حظ مےٚ کیٛاہ کوٚرُس نَہ حظ پَنٕنۍ نَہ حظ پَنٕنۍ نَہ حظ پَنُن ہُہ چھُ وَنان سٲری کیٛاہ کیٛاہ تۄہہِ ما أنوٕ پِیَنٛلِنٛگ وۄستہٕ تِم چھِ وَنان تِمَن گژھِ تِمَن گژھِ تِمَن گژھِ آسٕنۍ لٮ۪وَل حظ تِمَن گژھِ لٮ۪وَل آسٕنۍ ٹھیٖک لَبہِ نا تیٚلہِ چھِ تِمَن پٮ۪لنِنٛگ چھِ نَیران ٹھیٖک کیٛاہ چھِ نَیران تِم چھِ اَمہِ موٗجوٗب کَران تہِ سُہ ما سُہ چھُ آسان سُہ چھُ آسان گۄڈنٮ۪تھٕے أنٛدٕرۍ مہ تہٕ

بہٕ وَنٛہٕ ہا نہ تۄہہِ یِہَے کَتھ یِہَے کَتھ وَنٛہٕ ہا نہ یُس أنٛدٕرۍ چھِنا گژھان أنٛدرٕ أنٛدرِم سایڈٕ شولہٕ گژھان کیٚنٛہہ تَمے موٗجوٗب چھِ کھسان پَتہٕ ییٚلہِ تَتھ ہُہ چھُنا پَلَستَر کَران تلسا تلسا تُہۍ دِیِو نظر تُہۍ ؤنِو مےٚ کَتٮ۪س کَتٮ۪س کیٛاہ چھُ تَلسَا تُہۍ چھِوٕ وٕنکیٚن تُہۍ ؤنِو مےٚ تُہۍ تُہۍ چھِوٕ یِتھٕے مکانَس نِشِی چھِوٕ اسا تُہۍ ؤنِو مےٚ تُہۍ کَتھ جایہِ چھِو وٕنکٮ۪ن مطلب تُہۍ کیٛاہ چھُو وٕچھان یتھ تُہۍ خرٲبی چھَو باسان

سُہ چھِ سُہ چھِ تِم سُہ چھِ تِم تہِ سُہ چھِ تِم سُہ چھِ سِمٹِڈ بَنٲیِتھ کیٛاہ چھِ تَتھ چھُ تِمَن کھنُن نا مگر تِمَن گژھِ تِمَن تِمَن گژھِ تِمَن گژھِ تِمَن گژھِ مُشکِل سُہ تِمَن گژھِ سُہ مُشکِل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ دِمو تَمہِ پَتہٕ تہِ نظر اَتہِ نا اچھا کِہیٖنٛۍ چھُنہٕ پَروَاے بہٕ سوزَکھ پَنٕنۍ ژرٛاٹھ نا اوٗرۍ بَیٚیِہ تِم دِنَس نَظَر کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ بہٕ تَرٛاوَکھ ژرٛاٹھ ژرٛاٹھ سوزَکھ بہٕ چلو چلو بِہِو رۄبَس حوالہٕ